أسۍ حظ چھ ییٚتۍ کۄلگامہِ اکھ ریسٹورنٹ یَتھ زَن ناو چھُ چنک سٹی تَتہِ ہسا کریاو اَسہِ یَوٕ چکن تندوری آڈر یِم زَن اَسہِ گرِ مہمان ٲسۍ ٲمتۍ تہنٛدی خٲطرٕ ییٚلہِ ہسا سُہ اَسہِ آڈر کوٚر سہُ حظ ووت لگ بگ اَڈِ گنٛٹہٕ باد صبُحس اَکہِ بَجہِ اَسہِ حظ کوٚرمُت صُبحس ساڑِ بہہ آڈر سُہ حظ ووت تقریٖبن ڈۄڈِ بَجہِ آڈر گرٕ پَتہٕ یِتھُے ہسا اَسہِ ییٚتہِ لوٚگ بَتہٕ وَتہٕ شیرُن یِمَن پَژھٮ۪ن تراوہاو أسۍ سیُن أسۍ اَتھ حظ ٲس تھوڑا مشُک یِوان تھوڑا پَتہٕ یِتھُے بہٕ گووَس پَژھیٚن نِش تھوڑا کھٔجل کھار ہیوٗ پَتہٕ ہسا کٔر اَسہِ کٲم پَتہٕ کٔر مےٚ کٲم مےٚ ہسا سوٗز کوٚر سُہ پَتہٕ رِٹٲرٕن سُہ فُڈ